ہٮ۪لو اسلام وعلیکُم اہن حظ ٹھیٖک حظ تُہۍ چھُو حظ حٔکیٖم صٲب اہن حظ بہٕ حظ چھَس سِکیٖنہ حظ بانٛڈی پورہ پٮ۪ٹھ اہن اہن حظ بہٕ ٲسٕس نہٕ حظ پٔتۍمہِ پھیٖرِ بٮ۪مار تۄہہِ دِژوٕ نہٕ حظ سُہ دَوا تہٕ تَمہِ منٛز گٔے اَوَے رٮ۪تَس کھنٛڈَس فرق ہِش آز حظ چھِ بیٚیہِ حظ دود آز حظ ییٚکیٛاہ ہَلٮ۪ن حظ دود زَبردست دور ہَلٮ۪ن بہٕ حظ ہٮ۪کَن نہٕ ؤتھِتھ تہٕ نہٕ بِہِتھ

تۄہہِ تھایو نہٕ حظ پٔتۍمہِ پھیٖرِ سُہ شَربَتہِ بٔزوٗری دِیِو اَوَے اہن حظ

آد حظ ٹھیٖک حظ اوٗرۍ چَکَپ أسۍ حظ ٲسۍ آز آوٕرۍ پَہَنَس مےٚ حظ دَپے تام لیٚکھِو یِتھَے پٲٹھۍ دَوا دیٖہو کیٚنٛہہ اہن حظ اہن حظ آچھا آچھا شَربَت توتہِ سِیاہ حظ یہِ لٮ۪کھناونہٕ حظ بہٕ بٔچی اَتھِ ناو پانَس مہٕ حظ چھِ مےٚ پَہ شَربَتہِ توتہِ سیاہ حظ اہن حظ اہن حظ مَوَل اہن حظ مَوَل حظ چھِ آسان اہن حظ مَوَل حظ بَنہِ بازرَے حظ بَنہِ سُہ اہن حظ گَرِ نہٕ حظ چھَم نہٕ کِہیٖنۍ آدٕ حظ ییٚتہِ حظ وٕچھ أنٛدۍ پٔکۍ مَہ بَنٮ۪م آچھا اَچھا اَچھا

ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ آچھا مَوَل حظ اہن حظ اہن حظ اہن حظ سُہ حظ چھِ چٮ۪وان توٚبرُک دانہٕ حظ چھِ چٮ۪وان سُہ حظ چھِ مےٚ کَنٛٹِنیوٗ تھوٚمُت آ تسُہ تہِ حظ چھَس بہٕ زالان دُہٲے چھَس بہٕ آچھا وٕ کہِ حظ وَنے یَتھ ژےٚ اَمہِ بوتلہِ ہُنٛد ناو اَچھا شَربَتہِ توتہِ سِیاہ یہِ لٮ۪کھٕناونہٕ حظ بہٕ یہِ ناو بٔچی اَتھِ تَوَے پانَس مہٕ حظ چھِ مےٚ تَگان ٹھیٖک حظ ٹھیٖک حظ یہِ حظ لیوٚکھ مےٚ شَربَت توتہِ سِیاہ چلو یِم چھِ حظ بَب تہٕ موج چھِ حظ ٹھیٖکھٕے اہن حظ اہن حظ أسۍ تہِ حظ ٹھیٖک اَوَے شُکُر حظ رۄبَس کُن أسۍ تہِ حظ ٹھیٖک آد بہٕ حظ کَرٕ بہٕ حظ کَرٕ کوٗشِش تہٕ نَیہِ ژٔنٛدٕروارِ ٲسِو نہٕ حظ تُہۍ أتی آ نَیہِ ژٔنٛدٕروارِ حظ یِمہٕ بہٕ اِنشاء اللہ مےٚ چھِنہٕ حظ یہِ دودٕے تہٕ وٕچھو اَگر اَمہِ بوتلہِ سۭتۍ گٔے فرق یہِ دِژوٗ نہٕ حظ تۄہہِ نٔو بوتَل یہِ حظ انٛناو بہٕ صُبحَس چلو ٹھیٖک چلو ٹھیٖک حظ چھِ آد حظ بَبَس تہٕ ماجہٕ حظ ؤنۍزِ سَلام ہہ آد حظ بِہِو حظ رۄبس حوال آد حظ آد حظ آد حظ بِہِو رۄبَس حوال خۄدا تھٲینو وارٕ اسلام وعلیکُم